سَتووُہ اَگست زٕ ساس ٲٹھ دَہ ڈیسمبر زٕ ساس پَنٛداہ شےٚ جَنؤری زٕ ساس باہ پنٛداہ سیٚپٹمبر زٕ ساس کاہ پنٛداہ سٮ۪پٹَمبَر زٕ ساس تُرٛواہ باہ سیپٹمبَر زٕ ساس